ہیٚلو اَسلامُ علیکُم تُہۍ چھِو حَظ کمپیٛوٹر رِیپیَر شاپہٕ پیٹھ آنر مےٚ حَظ اوس کمپیٛوٗٹر سِکریٖن پھُٹمُت تتھ کوتاہ کاسٹ تتھ کوٗتاہ پۅنٛسہٕ لگہِ مےٚ اَدٕ حَظ ٹھیٖک چھُ تیٚلہِ اَنہو بہٕ پتہٕ پہم اَدٕ حَظ اَدٕ حَظ